اسلام علیکُم وعلیکُم اسلام تۄہہِ کیٛاہ چھُ ناو اچھا تُہۍ ؤنۍوا لوکیٚشن پَنٕنۍ تُہۍ کَتہِ پیٚٹھ چھِو آمٕتۍ

اچھا تُہۍ ؤنِو پَنٕنۍ کالِفِکیٚشن کیٛاہ چھَو اسہِ چھِ نِنۍ ایٚکزِکیٹِو منیجر سٕنٛز مَطلَب فیٖمیل کینٛڈِڈیٚٹ ضروٗرت تہٕ آ تُہۍ ؤنۍوا مَطلَب یِژھ تِژھ ہِش کَنٛڈِشن مَطلَب تۄہہِ کیٛاہ چھُ یہِ ہِیوٗ جاب ضروٗرت تہٕ أسۍ کیٛاز دِمو تۄہی یہِ جاب

ٹھیٖک چھُ إں تہٕ آ تُہٕنٛدِس أسۍ ہیٚکوا زٲنِتھ یہِ کہِ تُہٕنٛدِس فادرَس کیٛاہ چھُ ناو

ٹھیٖک تُہٕنٛزِ ماجہِ کیٛاہ چھُ ناو

اچھا تُہۍ ؤنِو اسہِ یہِ کہِ تُہٕنٛزِ فیملی منٛز کٍتیٛاہ بٲژ چھِ

ٹھیٖک تَتھ منٛز ؤنِو تُہۍ تہِ مطلب تَتھ منٛز کۭتیٛاہ چھِ ڈِپیٚنٛڈینٛٹہٕ یا کٔم چھِ جاب تَتھ منٛز کَران یا کٔم چھِنہٕ جاب کَران کِہِیٖینٛی

تۄہہِ تۄہہِ دیُتوٕ اسہِ پَننہِ سی وی تہٕ اسہِ وُچھ تَتھ منٛز مَطلَب تُہُنٛد سورُے کیٚنٛہہ ڈیٚٹا وَغیٚرَہ سورُے اِنفارمیشن تُہُنٛز تَتھ منٛز تہٕ مےٚ چھُ باسان یُس یہِ سون یہِ جابُک اوس سِلسِلہٕ اَکھ تہٕ مےٚ باسان یہِ کَرو أسۍ ییٚتی خَتٕم کیٛاز کہِ اسہِ ٲس یہِ اَکھ کیٚنٛڈِڈیٚٹ ضروٗرت یَتھ جابَس خٲطرٕ تہٕ مےٚ باسیٚو تُہٕنٛدۍ یِم آ پَننہِ رِکایَرمٮ۪نٛٹٕس ٲسوٕ دِتۍمٕتۍ تِم چھِ سٲری فُلفِل گژھان تہٕ مےٚ چھُ باسان تُہۍ چھِو اَکھ اَصٕل واریاہ زیادٕ اصٕل انسان تہٕ یُس سٲنِس یتھ جابَس وُچھِ اصٕل پٲٹھۍ وَرتٲوِتھ تہٕ مےٚ چھُ باسان تُہۍ أسۍ کَرو تُہی کیٚنٛڈِڈیٚٹ سِلٮ۪کٹہٕ پنہٕ نِس یَتھ جابَس خٲطرٕ

چَلو ٹھیٖک چھُ تُہی یہِ یِیِو صُبَح پیٚٹھ أسۍ وَنو تۄہہِ صُبَح پیٚٹھ کَر گَژھِ جوایِن کَرُن ایٹسِٹرا سورُے کیٚنٛہہ